ایٚجوکیشَن ویلیو چھِ امِکۍ یِہے اَسہِ ہَسا چھُ لَگان اَگَرأسۍ پرٛانہِ پرٛانہِ یِم چھِ کَران چیٖز چھِ کَران ایٚنٹیٖک پیٖسِز چھُ کَران جَمَع تمہِ وَجہ سۭتۍ تہِ چھِ سٲنۍ ہِسٹری یُس چھِ سۄ چھِ سٹرانٛگ بَنان اَسہِ چھُ لَگان پَننٮ۪ن ایٚنشَنٹَن ایٚنشَنٹ ٹرایبَن ہُنٛد پَتہ لَگان یِم اَسہِ برونٛہہ قوم چھِ ٲسۍ مٕژ تِم کِتھ چھِ ٲسۍ مٕتۍ تِم کمہِ حِساب چھِ ٲسۍ مٕتۍ تِہُنٛد ریٚہن سیٚہن کیُتھ چھُ اوسمُت چھُ اَسہِ لَگان پَتہ